ہیٚلو اسلام علیکم ہیٚلو زاہِد صٲب چُھو حظ جناب اَسہِ حظ ٲسۍ یم نِنۍ آ ڈوٗنۍ حظ یِم حظ تُہۍ فی ؤریہِ چھِو اَسہِ نِش نِوان حظ بِلکُل اَسہِ ٲسۍ یمن گرٛیڈنٛگ حظ کٔرمٕژ یم چِھ ترٛین گرٛیڈن منٛزچھ یم آلریڈی آسان کٔرِتھ حظ تہ اَسہِ چِھ امہِ اَمِکۍ کیٚنٛہہ بۄکسِز کٔرۍمٕتۍ حظ تیار یم ہسا یم بۄکسِز چِھ یِمن منٛز چِھ یہ ایٚٹ لیٖسٹ پانٛژھ پانٛژھ کے جی حظ تُہۍ ؤنِو اَسہِ اَز کیٛاہ چِھ مارکیٚٹ ویلیو تہٕ بیٚیہِ تُہۍ کوتام کیٛاہ ہیٚکِو یم تُلِتھ حظ کے جی حساب بِلکُل اچھا اگر کانٛٹِٹی آسہِ زیادِ تہٕ تیٚلہِ ہُرِ پرٛایِز چلو ٹھیٖک چُھ تیٚلہِ کٔرِو تُہۍ وِزِٹ حظ آ سٲ سٲنِس گرس کُن تہٕ بِلکُل تُہۍ دِیہِو نظر حظ اتھ مطلب اتھ چھا گرٛیڈنٛگ ٹھیٖک گٲمٕژ تہ بیٚیہِ اَمِکۍ یم بۄکسِز یم چھا ٹھیٖک چلو حظ تُہۍ کَتھ یتھ ٹایمس تام یِیو یور حظ چلو چلو مال چُھ یتھٕ کٔنۍ بَڈِ حظ اَسہِ چُھ اتھ مطلب آ ٹایمس پیٚٹھٕے مطلب یہِ کوٚڑمُت کوٚرمُت خراب وراب چُھنہٕ کیٚنٛہہ ٲسۍ ہاوو یہِ بِلکُل اَز چھِ واریاہ اَمہِ موٗجوٗب نَژَن تہِ نا مطلب یم حظ آلریڈی یم باپٲرۍ چھِ آسان تَوٕ موٗجوٗب اگر تُہۍ یِیو ٹایمس پیٚٹھٕے تہٕ تُہۍ ہیٚکِو یم